کَشمیٖری باشا چھِ اَکھ یوٗنیٖک باشا یہِ چھِ صرف جموں کشمیٖرٕکۍ لُکھ ہؠکان بوٗلِتھ یہِ چھِ وَننَس بولنَس منٛز واریاہ آسان تہٕ بیٚیہِ چھِ سَمجنَس منٛز تہِ یہِ واریاہ آسان آسَان اَمِچ اکھ خٲصت چھِ یہِ کہِ یہِ ہیٚکہِ کانٛہہ تہِ ؤنِتھ سُہ ہؠکان سُہ جلدی سَمجِتھ جلدی واپَس ؤنِتھ